اَلسَلامُ علیکُم بہٕ حظ چھَس رَنُن یُس زَن گَھرَس منٛز چھُ واریاہ کیٚنٛہہ آسان رَنُن تَتھ منٛز چھِ یِوان ہاکھ ہاکھ سُہ چھُ اسہِ سارنٕے بٲژَن خۄش لَگَان أسۍ چھِ رَنَان ہَفتَس منٛز ییٚلہِ نہٕ کہیٖنۍ ژور لَٹہِ پانٛژِ لَٹہِ چھِ أسۍ رَنَان ماز یِتھ پٲٹھۍ رَنان چھِ دۄہے تِتھے تَمہِ کھۄتہٕ زیادٕ چھُ تَتھ مَزٕ گژھان سُہ چھُ سارنٕے پَسنٛد کھژَان تیوٗت چھُ تَتھ مَزٕ آسان سُہ برٛونٛٹھہٕ پٮ۪ٹھے اوس ہاکھ تیٚلہِ اوس نہٕ ماز واز آسان کیٚنٛہہ ہاکھ واکھ سُہ چھُ مَزٕ گَھرِکٮ۪ن چھُنہٕ باسنٕے اسہٕ گھوٚژھ زانٛہہ ماز آسُن تیوٗت چھُ تِمَن ہاکھ خۄش لَگَان بیٚیہِ زَن رازمہ چھِ رازمہ تہِ چھِ واریاہ واریاہ واریاہ واریاہ خۄش لَگَان یہِ ٲلوٕ چھِ ٲلوٕ چھِ گَنٛڈٕ چھِ گَنڈٕ چھِ ساروٕے کھۄتہٕ لَگَان ہاکَس تہِ ہیٚکَان أسۍ ترٛٲیِتھ ٲلوَن تہِ ہیٚکَان ترٛٲیِتھ مازَس تہِ ہیٚکَان ترٛٲیِتھ واریاہ مَزٕ چھُ لَگَان

بیٚیہِ یِتھے پٲٹھۍ چھُ واریاہ واریاہ چیٖز چھُ یِم چھِ پرانہِ زَمانٕکۍ پٲٹھۍ چھِ مَزٕدار یِتھ پٲٹھۍ پرانہِ زَمانہٕ اوس مَزٕدار گژھان تِتھے پٲٹھۍ چھُ گَژھان زیادٕ تَر ہاکھ ہاکھ چھُ باسان ساروٕے کھۄتہٕ ہیٚلدی کیازِ سُہ چھُ آسان تیار مطلب سُہ چھُ آسان علاج تہِ یوٗت نہٕ ماز چھُ علاج تیوٗت چھُ ہاکھ آسان علاج کیازِ تَتھ چھُ مَزٕ لَگان اصٕل یُس زَن وازُک پٲٹھۍ چھِ یِتھ پٲٹھۍ ییٚلہِ تہِ خانٛدَر آسان تیٚلہِ تَتھ منٛز چھِ واریاہ سِنۍ آسان تَتھ منٛز چھِ گۄڈنٮ۪تھ ہاکھ تہِ رَنان کیازِ تیوٗتاہ چھُ تَتھ مَزٕ گَژھان ہاکَس واریاہ مَزٕ گَژھان ہاکَس